السلام علیکم ورحمتہ اللہ وبرکاتہُ تُہۍ چھِو حظ سٔمیٖر ٹرول ایٚجنسی پٮ۪ٹھ اسہِ حظ کریٚیہِ یتھہٕ پٲٹھۍ کیب بُک مگر سۄ نہٕ حظ آیہِ نہٕ وُنۍ کینٛہہ اسہِ حظ ٲس فلایٹ دہ بجے مےٚ کریٚیہِ کیب نو بجے بُک مےٚ دوٚپ سۄ واتہِ ساڑٕ نو تام سۄ نہ حظ چھِ وُنہِ کُنہِ نٔنی مےٚ حظ گے فٕلایٹ تہِ لیٹ بہٕ چھُس تۄہہِ گُزٲرِش کران زِ تُہۍ مہ سوٗزو ؤنۍ کیب کینٛہہ تُہۍ کٔرو یہِ کیب وۄنۍ کینسٕل تِکیاز بہٕ ہسا ووتُس پننہِ لوکیشنہِ پٮ۪ٹھ یوٚت مےٚ واتُن اوس مےٚ ہسا سوز وۄنۍ گرکٮ۪و بدل گٲڑۍ بہٕ گوٚوُس تٔتھۍ منٛز اتھ کیبہِ گوٚو واریاہ لیٹ اس لیے کٔرو تُہۍ یہِ کیب وۄنۍ مہربٲنی کٔرِتھ کینٛسل باقٕے والسلام